اگر بہٕ نیُوز پیپرَن ہِنٛز کَتھ کَرٕ أسۍ ٲسۍ گۄڈٕ پَران گرٛیٹَر کَشمیٖر تہٕ کَشمیٖر عُظمیٰ مگر وقت بدلیو وَنہِ چھِ أسۍ تہِ پَران بہٕ چھَس آسان ہوسٹَل میٛٲنۍ فادَر تہِ چھِ گژھان آفِس مَما تہِ چھےٚ آفِس گژھان تہٕ ٹایم چھُنہٕ مِلان کینٛہہ کیٛازِکہِ فونُک دور آو آز چھِ سٲری فون چَلاوان فونَس پٮ۪ٹھ چھِ سورُے مِلان اگر بہٕ وَنہِ ٹی وی نیُوز چَنلہِ ہِنٛز کَتھ کَرٕ ییٚمہِ ساتہٕ أسۍ گَرِ چھِ آسان کُنہِ ساتہٕ أسۍ چھِ وٕچھان ڈی ڈی کٲشِر یا فونسٕے پٮ۪ٹھ چھِ آز سورُے مِلان تِتھ کَنۍ چھِنہٕ اَسہِ ٹی وی یا نیُوز پیپَر پَران کِہیٖنۍ